السلام علیکُم بہٕ حظ وَنہٕ تۄہہ دُنہیٖکٮ۪ن پانٛژن مَمٲلِکَن ہُنٛد ناو تہٕ گۄڈٕنیُک ہسا چھُ اِنٛڈیا یَتھ منٛز ہسا چھِ أسۍ روزَن چھِ دویِم ہسا چھُ سری لنٛکا تریٚیِم ہسا چھُ ایران ژوٗرِم ہسا چھُ چاینا تہٕ پوٗژِم ہسا چھُ کیٚناڈا یہِ ہسا اوس یِتھۍ کٲٹھۍ ہسا اوس یہِ پٲنٛژن دُنہیٖکٮ۪ن ممٲلِکَن ہُنٛد ناو السلام علیکُم